اَگر أسۍ وُچھَو یُس کٲشِر زبان چھِ یہِ کِتھ پٲٹھۍ گٔے دۄہ کھۄتہٕ دۄہ اِوالوٗ اگر بہٕ گۄڈٕنٮ۪تھٕے وَنہٕ یۄس کٲشِر لَنٛگویج چھِ یہِ چھِ اَگر تۄہہِ آسیو پتا کہ اگر تۄہہِ ہشٹری آسیو پتا کہ یہِ اوس اَکھ داردِک سَب گروٚپ یُس اِنٛڈَو آریٚن لَنٛگویج اَکھ ٲسۍ تٔمیُک اوس اَکھ سَب گروٚپ یَتھ داردِک اوس ناو تہٕ تٔمی منٛز درایہِ کٲشِر زبان تہٕ یہِ گٔے دۄہ کھۄتہٕ دۄہ اِوالوٗ اگر أسۍ وٕچھَو اگر أسۍ وُچھَو أمۍ کٲشِر زبانہِ ۂنٛز یۄس ڈٮ۪ولَپمیٚنٹ ٲسۍ اَتھ چھِ واریاہ سِگنِفِنَس اگر أسۍ وُچھَو ہِشٹارِکَل چھِ اَتھ کَلچَرَل چھِ تہٕ پُلٹِکَل چھِ اگر أسۍ گۄڈٕنٮ۪تھٕے وُچھَو أمیکۍ ہِشٹارِکَل روٗٹٕس یِم چھِ تِم کَتہِ پٮ۪ٹھ چھِ اگر أسۍ یِمَن وُچھَو پروٗن یُس أمۍ زبانہِ ہُنٛد آرِجَن تہِ سُہ کَتہِ پٮ۪ٹھ چھِ اگر أسۍ وُچھَو یُس کَشمیٖری چھِ اَتھ چھِ پرٲنۍ اَکھ داردِک لَنٛگویج یۄس ٲسۍ اَگر بہٕ توہہِ پٕے آسیٚو یُس اِنٛڈِیَن سَب کانٹِنیٚٹ چھِ نارٕدٲرٕن رِجَن یِم ٲسۍ اِنٛڈِیاہٕکۍ یِمَن منٛز ٲسۍ یہِ بولنہٕ یِوان تہٕ یہِ گٔے اِوالوٗ وارٕ وارٕ پتہٕ آیہِ یہِ سَنَسکرت سۭتۍ اِنٛفُلَنٕس کرنٕہ پتہٕ ٲسۍ یہِ أمیکۍ وربَل کَنجُگیشَنٕز بنایہِ یا سَونڈٕس کَریکھ أمیکۍ ایجاد تِم کٔمۍ پٮ۪ٹھ اَنیٚکھ سُہ وُنمَو تۄہہِ اوتانی کہ یُس اِنٛڈَو آرِیَن سٲنۍ لَنٛگویج چھِ تٔمۍ پٮ۪ٹھ اَنیکھ أمۍ پتہٕ اگر أسۍ وُچھَو یُس اِسلامِک اِنٛفُلَنٕس أمیُک چھِ بیٚیہِ اگر أسۍ وُچھَو پٕرسَنایزیشَن چھِ تٔمۍ سۭتۍ کیٛاہ چھِ گژھان اگر أسۍ وُچھَو یُس ژۄداہ سنچری برونٛہہ برونٛہہ کیٛاہ گوٚو یعنی کہ آن وٲڈٕس پتہٕ پتہٕ أمۍ پتہٕ پتہٕ کیٛاہ گوٚو ییٚلہِ اِسلام آو ژۄدٲہمہِ سنچری منٛز تہٕ کَشمیٖر یُس اوس کَشمیٖری زبان یۄس ٲسۍ اَتھ لوٚگ سِگنِفِکینَس کٔمۍ سۭتۍ گژھنہِ پٕرشَن تہٕ عربِک اِنٛفُلَنٕس أمۍ سۭتۍ گٔے اِنکارپُریشَن کَتھ کَتھ یِمَن لَنٛگویجَن دوران وٲڈٕس گٔے جمبٕل ۂمِکۍ وٲڈٕس گٔے یَتھ منٛز یٔمِکۍ گٕے یَتھ منٛز أمۍ پتہٕ کیٛاہ پے أمۍ پتہٕ پے ضُروٗری کہ سِکرٕپٹہٕ پیو چینج کَرُن اَسہِ اون کیٛاہ تۄہہِ آسیو پٕے نَستَلِق تۄہہِ آسیو بوٗزٕمُت نَستَلِق آسیو توہہِ بوٗزٕمُت یہِ پیو اَسہِ استعمال کَتھ کَرُن یُس کَشمیٖری ریٹِنٛگ چھِ أمۍ سۭتۍ أمۍ پتہٕ اگر أسۍ وُچھَو یُس ماڈٲرٕن پیٖریٚڈ آو کُنوُہ تہٕ وُہ سنچری اگر أسۍ وُچھَو اَتھ منٛز کیٛاہ گوٚو ییٚتہِ ییٚتہِ برٹِش ٲسۍ روزان ییٚلہِ تِہُنٛد راج ییٚتہِ اوس یعنی کہ کولِنیٚل پریڈ اوس ییٚتہِ اِنگلِش گوٚو زیادٕ زیادٕ ییٚتہِ اِوالوٗ اگر أسۍ وُچھَو یُس اِنگلِش لَنٛگویج ٲسۍ تٔمۍ لوگ زیادٕ زیادٕ ییٚتہِ اِنٛفُلَنٕس کَرُن تہٕ یُس کٲشِر زبان گٕے سُہ گٕے پَتھ زیادٕ اگر أسۍ وُچھَو یِم آفِس ٲسۍ ییٚتہِ یا ایٚڈمِنِشٹریٹیوٗ سیٚکشنٕز ٲسۍ یا اٮ۪کٕس اکڈٕ اٮ۪کَڈٕمِک کَنٹیکس کَنٹیٚکٕسٹٕس ٲسۍ تِمَن منٛز کیٛاہ گوٚو تِمَن منٛز گوٚو یہِ کہ اِنگلِش لوٚگ زیادٕ زیادٕ بولنہٕ یُن تہٕ ییٚمہِ سۭتۍ سٕٹٕنلی مانٛژٕ پانٕے گٕے کٲم کہ یُس کیٛاہ چھِ اَتھ وَنان یہِ ٲسۍ کیٛاہ چھِ اَتھ وَنان اٮ۪کَڈٕمِک یعنی کہ یُس کٲشِر زبان سٔہ گٕے پَتھ تہٕ گوٚو اَتیٚتھ گٕے اَکھ کَنٛفِلِکٹٕس ؤتھۍ کہ یۄس کٲشِر زبان چھِ سۄ گٕے پَتھٕے پَتھٕے اگر أسۍ وُچھَو کیٛاہ أمۍ سۭتۍ کیٛاہ اِمپیٚکٹ پیو ہِنٛدُوَس تہٕ اُردُوَس پٮ۪ٹھ ییٚلہِ اَسہِ آزٲدی میٚلے کٔمَن نِش برٹشَن نِش تۄہہِ آسیو پَیی یُس کَشمیٖری چھِ یہِ گوٚو اِنٛفُلَنٕس دۄیَو سۭتۍ لَنٛگویجَو سۭتۍ کٔمۍ کٔمۍ سۭتۍ اَکھ گٕے اُردُو بیاکھ گٕے ہِنٛدی مگر زیادٕ گوٚو یہِ اِنٛفُلَنٕس اُردُو سۭتۍ أمۍ پتہٕ کیٛاہ گوٚو اگر أسۍ وُچھ ییٚلہِ پاٹِشَن گوٚو ییٚلہِ کُنوُہ شیٚتھ سَتتٲجۍ پتہٕ پتہٕ وُچھَو أسۍ کیٛاہ گوٚو أمۍ سۭتۍ کیٛاہ گوٚو پاکِستان گوٚو اَلگ تہٕ اِنڈِیا گوٚو اَلَگ تہٕ اگر أسۍ وُچھَو یہِ کَشمیٖر بنایو کَشمیٖر بنایو پُلٹٕکٕلی اَکھ سٮ۪نزِٹیوٗ لَنٛگویج بنایہِ یہِ تِکیٛازِ اگر أسۍ وُچھَو یِم سوشَو پُلٹِکَل اِنٛسِٹیبلٕٹی ٲسۍ سٔہ ٲسۍ أمی لَنٛگویج سۭتۍ اُردُوَس سۭتۍ تہٕ باقِیَن زبانَن سۭتۍ أمۍ پتہٕ اگر أسۍ وُچھَو کیٛاہ کیٛاہ کَرُن پیو اَسہِ أمۍ پتہٕ آیہِ چینجٕز آیہِ یَتھ وۄکیببٕلری منٛز یا گرایمرَس منٛز یا پرس پروناوُنسیشَن منٛز ڈایِلَکٹِز گٕے چینج چینج سِکرِپٹ گوٚو اِوالوٗ تہٕ اگر أسۍ وُچھَو ؤںکیٚنَس کیٛاہ ؤنکیٚنَس وَنہٕ بہٕ کہ ؤنکیٚنَس کیٛاہ سِٹَٹَس چھِ أمۍ زبانہِ ہُنٛد تہٕ یُس فیوٗچَر پراسپیٚکٹ چھِ تَتھ منٛز کیٛاہ پَزِ اَسہِ کَرُن اَگر أسۍ أمۍ باوُجوٗد تہِ وُچھَو چَلینجَن کشمیٖری یُس چھِ یہِ چھِ ؤنکیٚنَس زیادٕ تَر یوٗز گژھان کَشمیٖر وٮ۪لی منٛز اگر أسۍ وُچھَو أمیکۍ یِم فیوٗچَر ڈِپٮ۪نڈینسی چھِ سَسٹینٕڈ اٮ۪فٲٹٕس چھِ اٮ۪جوٗکیشنہِ منٛز میٖڈیا تہٕ کَلچَرَل پٕزَرویشنہِ منٛز اگر أسۍ وُچھَو یۄس یہِ زبان چھِ یہِ چھِ اَکھ ؤنکیٚنس آفِشَل لَنٛگویج ریجنٕچ یَتھ منٛز کیٛاہ گوٚو کانَسٹیوٗشَن آف اِنٛڈِیاہَس اَتھ آیہِ ہوپ دِنہٕ تہٕ أمۍ کٔر سَسٹین اَکھ یوٗزیج اَکھ گوٚو أمۍ سۭتۍ ملیو بٮ۪نِفِٹ اگر أسۍ وُچھَو اِن سمری اگر أسۍ وُچھَو یۄس کشمیٖری لَنٛگویج چھِ یہِ گٕے اِوالوٗ کٔمۍ سۭتۍ اٮ۪نشَنٛٹ دارٕدِک روٗٹٕس یِتھ پٲٹھۍ تۄہہِ مےٚ اوٚتانۍ کہ وُنمَو یِم اٮ۪نشَنٛٹ ییٚتہِ دارٕدِک روٗٹٕس ٲسۍ تِمَو سۭتۍ گٕے یہِ اِوالوٗ تہٕ پٕرشَن یُس چھِ ٲسۍ لَنٛگویج أمِس اَتھ سۭتۍ گٕے یہِ شیپ تہٕ کولِنِیل اِنٛفُلَنٕس تہِ ملیو اَتھ ماڈٲرٕن ٹایِمَس منٛز اگر أسۍ وُچھَو یُس چَلینج چھِ ؤنکیٚنَس کیٛاہ چھِ ؤنکیٚنَس پَزِ اَسہِ کہ بٮ۪لَنٕس کَرُن کُنہِ تہِ پٲٹھۍ پَزِ اَسہِ بٮ۪لَنٕس کَرُن کَتھ منٛز أسۍ کِتھ پٲٹھۍ کَرَو یہِ زبان بچاوَو أسۍ پَنٛنٕۍ تِکیٛازِ اَگر أسۍ وُچھَو أسۍ چھِ کٲشِری بِلا ٲخر چھِ أسۍ کٲشِر گوٚو اَسہِ پَزِ پَنٕنۍ کٲشِر زبان یۄس چھِ سُہ پَزِ اَسہِ اصۭلا پٲٹھۍ تھاوٕنۍ اَتھ سۭتۍ پَزِ اَسہِ میل جوٗل تھاوُن اَسہِ پَزِ نہٕ بِلکُل پَزِ نہٕ اَسہِ کٔہٕنۍ کیٛاہ چھِ اَتھ وَنان اَتھ سۭتۍ کھلاوٹھ کَرٕنۍ تِکیٛازِ اَسہِ چھِ یہِ پَنٛنٕۍ زبان ییٚلہِ أسۍ یہِ رَچھٕ ہُن تیٚلہِ رَچھِ اَسہِ یِہٕے زبان اورٕ تِکیٛازِ اگر أسۍ وُچھَو کہ ؤنکیٚنَس چھِ سٲنۍ پہچھانٕے چھِ کَشمیٖر کٲشِر یِم چھِ سٲنۍ پہچھانٕے چھِ ؤنکیٚنَس بِلکُل اَکھ یِہٕے لَنٛگویج یہِ کَشمیٖری باقٕے وَسَلَم